ریٚلِجیٚس فیٚسٹِوَل یا مذہبی تِم فیٚسٹِوَل یِم ہسا أسۍ مناوان چھِ چونٛکہ بہٕ چھُس بَڈٕگام کٔشیٖرِ پٮ۪ٹھ تعلق تھاوان کٔشیٖرِ منٛز ہا یۄس آبٲدی چھِ سۄ چھِ زیادٕ مُسلمانَن ہنٛز حالانٛکہ ییٚتہِ چھِ سِکھ تہِ ییٚتہِ چھِ بَٹہٕ سٲنۍ بھٲے تہِ ییٚتہِ حظ چھِ بُدھ تہِ ییٚتہِ ہسا چھِ کرسچیٚن تہِ عیٖسٲے تہِ مطلب اسہِ چھِنہٕ ڈِفریٚنٹہٕ کَلچَر ڈِفریٚنٹہٕ فیٚسٹِوَل ییٚتہِ مناوان أسۍ سٲنِس ایرِیا ہَس منٛز تہٕ تِم چھِ سیٚلبرٛیٹ کرنان ییٚمہِ آیہِ زِ کہِ اَتھ منٛز چھِ ہر کانٛہہ شرکَت ہیٚکان کٔرِتھ یہِ ہسا چھ سِپیسفِکٔلی تھاوان لوٗکھ پَننِسٕے مذہبَس اَتھ منٛز ہیٚکہِ غٲر مذہبی یُس تعلق آسہِ تھاوان سُہ تہِ ہسا ہیٚکہِ اَتھ منٛز شِرکَت کٔرِتھ فار ایٚگزامپٕل أسۍ کَرو بَٹَن سٲنۍ بھٲے چھِ یِم کٔشیٖرِ منٛز چھِ روزان أسۍ ہیٚکو یہِ ہان ؤنِتھ یِم کَمہِ آیہِ چھِ سیٚلبرٛیٹ کران سٲنِس گامَس منٛز یا سٲنِس ایرِیا ہَس منٛز یِمَن ہسا چھِ مُختلِف تہوار آسان سانیٚن بھایَن زِ کہِ یَتھ منٛز یِمَن دِوالی چھِ آسان یِم میجَر یاد چھِ مےٚ یِمَن چھِ آسان ہولی یِمَن چھِ آسان رَکھشہ بَنٛدَھن چونٛکہ دِوالی پٮ۪ٹھ چھِ آسان ہر جایہِ یِمُو نہٕ کیٚنٛہہ مُسَلمانو یِم ایرِیا ہَس منٛز چھِ روزان آسان أسۍ چھِ ہسا چھِ اِکؤلی ہر کانٛہہ کَلچَر مناوان أسۍ ہسا چھِنہٕ یہِ مناوان چونٛکہ یہِ گوٚو ہُہ یہِ گوٚو یہِ أسۍ ہسا چھِ یُہنٛد فیٚسٹِوَل مذہب مناوان تِکیٛازِ یِمَن گژھہِ نہٕ باسُن أسۍ چھِ اَلگ یا کٔشیٖرِ ہنٛدۍ لوٗکھ ہسا چھِ واریاہ زیادٕ ماے محبت تھاوان غٲر مذہبی لوٗکَن سۭتۍ تہِ تہٕ اِسلام تہِ چھُ یی وَنان زِ باقِیَن مذہبَن سۭتۍ گژھہِ محبت کَرُن باقِیَن سۭتۍ گژھہِ بھٲے چارٕ تھاوُن وۄنۍ کَرو کَلچَرَن فیٚسٹٕوَلَن ہنٛز کَتھ زِ کہِ تَتھ منٛز چھِ یِوان یِمَن دِوالی یُس زَن ژورُو اَنٛدُو چھِ آسان یِمُو لایٹہِ سۭتۍ مطلب سُہ زَن چھِ باسان دُۄہَل چھِ راتٕے چھَنہٕ باسان رات چھا گٔمٕژ کِنہٕ نَہ سُہ چھِ یِوان تَتھ پٮ۪ٹھ چھِ یِوان مُختلِف مِٹھٲے بٲگراونہٕ مُختلِف چَکرَن پٮ۪ٹھ چھِ پِکنِک سُپاٹَن پٮ۪ٹھ چھِ یِوان گژھنہٕ واریاہ زیادٕ مَزٕ چھُ یِوان اسہِ تہِ أسۍ تہِ چھِ مناوان بیٚیہِ چھِ سٲنۍ بھٲے تہِ مناوان أسۍ چھِ یِکوَٹٕے مناوان سُہ سٲنِس ایرِیا ہَس منٛز چھِ واریاہ زیادٕ گھرٕ یِم زَنہٕ غٲر مذہب چھِ یا بَٹہٕ چھِ مگر أسۍ ہسا چھِ مناوان یِکوَٹٕے تِکیٛازِ تِمَن تہِ چھُ اَمہِ سۭتۍ باسان أسۍ ہسا چھِنہٕ کُنی زٔنۍ یا تِم چھِ دِوالی دِوالی یا ہولی ہولی پٮ۪ٹھ چھِ تِم رَنٛگ چھکان اَکھ أکِیٚن أسۍ تہِ چھِ اسہِ چھُ بَڑٕ مَزٕ یِوان سٲنۍ سانیٚن مذہبَس منٛز چھِ یِوان عیٖد سٲنِس مذہبَس منٛز چھِ یِوان اَتھ منٛز چھِ یِوان زٕ عیٖدٕ لۄکٕٹۍ عیٖد بٔڑ عیٖد یا اَتھ منٛز چھِ أسۍ ٲں قۄبٲنی کران بیٚیہِ سُہ قۄبٲنی سٲلِمَن تانۍ أسۍ مطلب قۄبٲنی کران تَتھ منٛز چھِ ماز یِوان سُہ ماز چھِ أسۍ بَٹہٕ بھایَن تانۍ دِوان أسۍ چھِ عیٖد آسان مطلب أسۍ چھِ نٔے نٔے پَلوٚو لاگان اسہِ چھِ اصٕل کھیٚن کھیٚوان اصٕل پَکوان چھِ بناوان أسۍ گھرِ تِکیٛازِ تِم چھِ أسۍ باقِیَن مذہبَن سۭتۍ تہِ شیر کران أسۍ تہِ حظ چھِ تِہنٛدۍ مطلب فیٚسٹوَلٕز مناوان یا وَنٛدٕ چھُ یِنہٕ وول یکیٛاہ چھِ اسہِ کِرٛسمِس مناوُن اسہِ ہسا چھِ مطلب کۭتیٛاہ عیٖسٲے بھٲے تہِ ییٚتہِ تِم تہِ چھِ کرٛسمِس مناوان تہٕ أسۍ تہِ چھِ مناوان حالانکہ گھرٕ سجاوُن تھوڑا بہت لایِٹہٕ وایِٹہٕ لاگنہِ یِتھ پٲٹھۍ تِمَن باسہِ أسۍ چھِنہٕ کُنی زٔنۍ أسۍ ہسا چھِ اسہِ ہسا چھِ سۭتۍ کانٛہہ أسۍ تہِ چھِ تِم کامہِ کران تہٕ بیٚیہِ یہِ أسۍ یہِ یا یہِ آسَن چھُ مطلب بِہاریٚن ہُنٛد پونگَل چھَٹھ سُہ چھِ أسۍ سٲلِم مناوان بیساکھی مطلب ہر کانٛہہ کَلچَر یُس یِوان چھِ یا ہر کانٛہہ فیٚسٹِوَل یُس مناوان چھِ سٲنِس ایرِیا ہَس منٛز أسۍ ہسا چھِ یَکجہتی سان مناوان تہٕ أسۍ ہسا چھِنہٕ کانٛسہِ دِوان یہِ کہِ تِم چھِ اَلگ أسۍ ہسا چھِ یَکجہتی تھاوان تہٕ أسۍ ہسا چھِ ہر کانٛہہ میٖلِتھ سُہ فیٚسٹِوَل مناوان اسہِ ہسا چھُ بَڑٕ مَزٕ یِوان بیٚیہِ یِم مناوَن چھِ اَتھ پٮ۪ٹھ چھِ ہر کانٛہہ اَکثر چھِ أسۍ منٛزٕ یِمَن فیٚسٹِوَلَن منٛز وُچھان زِ أسۍ ہسا چھِ اصٕل پَکوان بناوان گھرِ یہِ ہسا چھُ ہر کُنہِ جَنرٔلی وُچھان ہر کُنہِ جایہِ منٛز أسۍ ہسا چھِ اَکھ أکیٚن سۭتۍ مطلب مُبارَک باد دِوان أسۍ ہسا چھِ مُختلِف پَکوان بناوان تہٕ سوزان باقِیَن ہنٛدیٚن گھرَن تِکیٛازِ تِم تہِ گژھَن یہِ کھیٚنۍ یا یِم نہٕ ہیٚکان چھِ ایٚفٲرڈ کٔرِتھ أسۍ ہسا چھِ تِمَن تہِ دِوان بیٚیہِ مِٹھٲے دِوان اَکھ أکۍ سُنٛد گھرٕ زَن چھِ آسان اَکھ شٲدۍ زَنہٕ چھِ آسان أسۍ کٔشیٖر اَکھ گھرٕ یِتھ پٲٹھۍ أسۍ سٲلِم مذہبٕکۍ مذہب چھِ میٖلِتھ فیٚسٹِوَل مناوان